بہٕ ہَسا چھُس صُبحٲے ڈایٹَس پٮ۪ٹھ نِوان برٛیک فاسٹَس پٮ۪ٹھ آملیٹ نِوان تہٕ بیٚیہِ چاے چَوان اَکھ تیوٗت ہایوِ تہِ نہٕ کِہیٖنۍ تہٕ تیوٗت لو تہٕ نہٕ کِہیٖنۍ اَکھ نارمَل ڈایٹ یُس یہِ بیلَنسٕڈ ڈایٹ چھُ آسان یہِ ہَسا چھُ واریاہ ضٔروٗر ضٔروٗرَت أکِس نَفرَس خٲطرٕ کیٛازِ ڈے ٹُوٚ ڈے پڑے اگر اَسہِ بیلَنسٕڈ ڈایٹ تھَوَو نہٕ کِہیٖنۍ اَمہِ سۭتۍ ہَسا چھِ واریاہ تِم واریاہ تِم بٮ۪مارِ وَسان تہٕ واریاہ تہٕ ویٖکنٮ۪س یِوان تہٕ پَتہٕ ہَسا چھِ باڈی منٛز سُہ بیلَنٕس روزان کِہیٖنۍ تہٕ بہٕ ہَسا چھُس ڈایٹَس پٮ۪ٹھ نِوان کینٛہہ وِجِٹیبلٕز نِوان سبزی چھِ نِوان رَیِس نِوان توٚمُل چھُس نِوان اَدٕ تِم گرٛینٕز چھُس نِوان تِم یِم پرٛوٹیٖنٕز چھِ آسان تہٕ یُس میٛانہِ خٲطرٕ اَکھ بیلَنسٕڈ ڈایٹ اختیار گژھان چھُ